کیٚنہہ تِم ہوم ریمِڈیٖز یِم پاپوٗلر چھِ سٲنِس گامَس منٛز مطلب ویٹ گین کرنہٕ خٲطرٕ اِستعمال یِوان کرنہٕ سُہ چھِ ڈرے فروٗٹٔس چھِ مِلِک چھُ دۄد چھُ ڈیری پروڈَکٹٔس چھِ ٹھوٗل چھِ سِوِتھ ٲلوٕ چھِ سٔت چھُ بٔڑۍ بٔڑۍ پَلیٹٔس چھِ چاہے تَتھ منٛز دال ٲسۍ تن بَتہٕ ٲسۍ تَن چَنہٕ چھُ رازما دال چھِ گیو چھُ یِم یِم چیٖز چھِ یِوان بَناونہٕ مطلب تریش چھِ اَمہِ سۭتۍ چھُ گین ویٹ گژھان یِم ہوم ریمِڈیٖز چھِ پاپوٗلَر سٲنِس گامَس منٛز